وعلیکُم اَسَلام اہَن حظ جِناب ٹھیٖک تُہۍ چھُو ٹھیٖک جِناب اَوٕ حظ فَرمٲوِو

اہَن حظ بِلکُل جِناب بہٕ حظ چھُس یِم گِلاس حظ ہیٚوان اہَن حظ تہٕ تُہۍ ؤنِو مےٚ تۄہہِ کۭتیٛاہ یِم چھُ مطلب اَمیُک ہُہ ایویلیبٕل حظ تۄہہِ چھُوا اَتھ کٔرمٕژ پیکِنٛگ تۄہہِ چھُوا اَتھ پیکِنٛگ کَرنَے

بِلکُل بِلکُل بِلکُل جِناب اَوٕ حظ جِناب اَصٕل پَہَم گرٛیڈِنٛگ کٔرِتھ حظ تُلِو حظ جِناب أسۍ کَرو کٲم حظ أسۍ کَرو مطلب تُہِنٛزِ جایہِ وِزِٹ مطلب ییٚتہِ تُہۍ بَسان ٲسِو أسۍ دِمو یِمَن مطلب حظ یِمَن گِلاس ڈَبَن نظر مطلب یہِ کَ یہِ کمہِ کالٹی ہِنٛدۍ چھِ اہَن حظ پَتہٕ کَرو أسۍ اَمِچ ریٹ أتی حظ فِکٕس تَمی حِساب وُچھو أسۍ اَوٕ حظ اَوٕ حظ جِناب بِلکُل جِناب تۄہہِ چھُ واریاہ ٹھیٖک کوٚرمُت تِکیٛازِ تہِ یہِ چھَ پَتہٕ تھوڑا ریٹَس منٛز اَنان پَتہٕ اَمہِ سۭتۍ چھُ گژھان أکِس گرٛورَس تہِ چھِ نۄقصان گژھان حظ تۄہہِ چھُ جِناب یہِ ٹھیٖک کوٚرمُت اہَن حظ أسۍ دِمو اَتھ وۅنۍ اَتھ تُہۍ کٔرِو مےٚ پا وَٹٕس اَپ نمبرَس پیٚٹھ حظ پَنٕنۍ یہِ لوکیشَن سینٛڈ تُہۍ کَتھ جایہِ چھُ روزان حظ بِلکُل جِناب أسۍ یِمو اور أسۍ دِمو تُہٕنٛدِس اَتھ فِرٛوٗٹَس نظر یہِ کَمہِ آیہِ کیٛاہ چھُ اہَن حظ جِناب تہٕ پَتہٕ کَرو أسۍ أتی حظ ریٹ فِکٕس اَدٕ حظ اَدٕ حظ بِلکُل اُمیدٕے گژھِ آسٕنۍ اِنشاءاللہ اَدٕ حظ بِہِو اَسَلامُ علیکُم